اسلامُ علیکُم

اسلامُ علیکُم تُہۍ چھِو حَظ ٹھیٖک صحت چھُو حظ ٹھیٖک پانہٕ چھِو حَظ ٹھیٖک سٲری چھِو حِظ ٹھیٖک سِکیٖم وٲلۍ چھِو حَظ یہ أسۍ حظ چھِ ییٚتِکۍ لوکل ٹوٗرسٹ حَظ ییٚتکی حظ تہٕ اسہِ حظ ٲس دۄہس خٲطرٕ حَظ سِکی بوٹ ضوٚرَتھ رینٛٹَس پٮ۪ٹھ بنہِ حَظ یہ اَسہِ کوتاہ حظ چھُ دیُن یہ دۄہس اَچھا ترٛےٚ جِناب چلو چلو شُکریہ سر اوکے اسلامُ علیکُم